اَسلامُ علیکُم سَر سَر بہٕ حظ اوسُس تُہۍ چھُو حظ پُلیٖس سِٹیشَن وٮ۪لگام پٮ۪ٹھ سَر مےٚ حظ اوس مِسِنٛگ رِپورَٹ اَکھ راتھ اوسُس بہٕ بازَر حظ ووٚتھمُت کرٛالہٕ پوٗر تہٕ مےٚ حظ ٲسۍ بایَک تھٲومٕژ سایڈَس کُنٕے تہٕ اٮ۪کچُؤلی مےٚ اوس چیٖز زٕ ژور رَٹٕنۍ تہٕ بہٕ ژایاس شاپَس منٛز دُکانَس منٛز حظ تہٕ مطلب بہٕ درٛاوُس واپس نٮ۪بَر تہٕ اَتہِ ٲسۍ نہٕ بایِک ایٚویلیبُل کِہیٖنٛۍ حظ یہِ حظ گوٚو واقعا راتھ ترٛےٚ بَجے حظ سَر بایکہِ نمبَر چھِ جے کے او ناین تھرٛی پہ پٕنٛژٕہ پانٛژترٛہ حظ یہِ کیٛاہ سا چھِ ہی پَلسَر حظ یہِ حظ چھِ یہِ حظ چھِ ڈۅڈ ہَتھ حظ ڈۅڈ ہَتھ سَر آ یہِ چھِ مےٚ پَنٕنی بایَک حظ سَر

اَہَن حظ سَر آ آ تَتھ منٛز ٲس آر سی حظ سَر سَر تُہۍ ؤنِو حظ مےٚ یہِ روزِ حظ مےٚ بہتر روزِ حظ مےٚ بہٕ یِمہٕ حظ اوٗرۍ تھانَس پٮ۪ٹھ کِنہٕ مےٚ گژھِ یِہَے سہل آن لایِن حظ گژھِ مےٚ اَہَن حظ سَر اَہَن حظ سَر اَہَن حظ سَر اَہَن حظ سَر سَر تُہۍ ؤنِو حظ مےٚ تُہۍ ٲسِو حظ پگاہ تٔتی تھانسٕے پٮ۪ٹٹھ ٲسِوٕ حظ تیٚلہِ حظ کھسہٕ بہٕ پگاہ تہٕ بہٕ حظ ترٛاوٕ تیٚلہِ رِپورَٹ حظ سُہ حظ چھِ واریاہ اِمپاٹَنٛٹہٕ حظ اَز گوٚو راتھ چھِ مےٚ رٲومٕژ مِسِنٛگ حظ واریاہ پریشان چھُس بہٕ یہِ حظ گژھُن یہِ تیٚلہِ حال حظ پیی سَر بہٕ حظ اوسُس کم سے کم أڑِس گنٹَس کٔر مےٚ شاپِنٛگ حظ اَہَن حظ تہٕ پتہٕ اَڑِ گَنٛٹہٕ پتہٕ درٛاس بہٕ نٮ۪بَر تہٕ مےٚ وُچھ اتٮ۪تھ مےٚ بایَک ٲسۍ تھٲومٕژ پارکِنٛگ کٔرِتھ لیکِن تَتِس ٲسۍ نہٕ ایٚوَیلیبُل کِہیٖنٛۍ نہٕ حظ نہٕ سَر شَک چھُم نہٕ کٲنٛسہِ پٮ۪ٹھ البتا مےٚ سۭتۍ اوس کوزِن اکھ تہٕ تٔمِس تہِ لوٚگ نہٕ پےَ وَے کِہیٖنٛۍ بایِک کٔمۍ چھِ نِمٕژ چلو چلو چلو او کے سَر پگاہ حظ ووتمَو بہٕ اور تھانَس پٮ۪ٹھ ٹھیٖک چھِ حظ سَر چلو چلو اَسلامُ علیکُم سَر